کٔشیٖرِ منٛز روٗزِتھ اِنسان اگر نے ٹرٛیکِنٛگ کَرِ تیٚلہِ چھُنہٕ تٔمۍ سُنٛد مےٚ باسان ییٚتہِ روزُن ٹھیٖک کِہیٖنۍ تٔمِس پَزِ تیٚلہِ بیٚیہِ کُنہِ جایہِ نیرُن یُس زَن ٹرٛیکِنٛگ ہِنٛز کَتھ چھےٚ وٕنیُک تانۍ چھِ مےٚ واریاہ زیادٕ ٹرٛیکِنٛگ کَرِمَژٕ دَہ پنٛداہ ٹرٛیکِنٛگ چھِ مےٚ کَرِمَژٕ ڈِفرنٛٹ ڈِفرنٛٹ جایَن اِنکٕلوٗڈِنٛگ لیکٕس میٖڈوز یا فارٮ۪سٹ ایریا کِنۍ چھِ کھٔتۍ مٕتۍ أسۍ ٹرٛیکِنٛگ کِرنہِ اَکہِ ؤریہِ گٔے أسۍ ٹرٛیکِنٛگ ٹرٛیکِنٛگ گٔے أسۍ اَکہِ دۄہ یونیؤرسٹی سۭتۍ یونیوَرسٹی اوس اَسہِ تھوڑا ڈیٹا کَلٮ۪کٹ کَرُن رِگاڈِنٛگ گٕلیشیرٕز گٕلیشِیَر اَکھ چھُ پہلگام سایڈٕ کِنۍ تِپٲرۍ گٔے أسۍ ٹرٛٮ۪ک کَران کَران کھٔتۍ أسۍ ہیوٚر ہیوٚر ہیوٚر ہیوٚر تور تانۍ چھُ لَگان ڈۄڑ دۄہ واتان واتان تَتھ گٕلیشیَرَس تام وۄنۍ چھِ أسۍ ٹرٛیکِنٛگ ییٚلہِ اَسہِ کَران چھِ تہٕ سورُے سامان وامان سۭتۍ اوس پَنُن پٔرسٕنَل سامان پانَسٕے سۭتۍ باقٕے اوس اَسہِ یُس تہِ سامان اسان چھُ سُہ اوس گُرٮ۪ن پٮ۪ٹھ سۭتۍ ییٚلہِ أسۍ وَنہِ صُبحٲے کوٚر ٹرٛیکِنٛگ سٹاٹ چھِ أسۍ پَکان لگ بگ وٲتۍ أسۍ شامَس ترٛےٚ ژور بَجے بیس کَمپَس یعنی اَسہِ یہِ دیُت سٹے نایٹ سٹے یُتھُے أسۍ توٚتَن وٲتۍ اَتہِ لوگُن ڈوٹھ أسۍ چھِ وَنہِ ٹٮ۪نٛٹ کَران سٮ۪ٹ اپ پٮ۪ٹھٕ لوگُن خطرناک ڈوٹھ یِتھ کٔنۍ تِتھ کٔنۍ کوٚر اَسہِ وۄنۍ ٹٮ۪نٛٹ وغیرہ سٮ۪ٹ اپ تہٕ ژاے أسۍ اَنٛدرکُن لَگوو اَسہِ سامان وامان اَںٛدرکُن تہٕ بیٖٹھۍ أسۍ کوٚر اَسہِ شامَس کھیٚن چیٚن بَناونٕچ تیٲری تہٕ چھِ أسۍ بِہِتھ باقٕے پرٛٮ۪پریشَن کَران صُبحس چھِ اَسہِ کھَسُن بیٚیہِ ہیوٚر گٕلیشَرَس تام وۄنۍ ییٚلہِ أسۍ ٹٮ۪نٛٹَن منٛز شامَس چھِ بِہِتھ تہٕ موسم گوٚو واریاہ زیادٕ خراب اوٚکٹوبر رٮ۪تھ اوس چَلان موسم گوٚو یوٗتاہ خراب کہِ اَسہِ کھیوٚو شامَس بَتہٕ وَتہٕ وۄنۍ چھِ أسۍ آرام سان بِہِتھ أسۍ گٔے وۄنۍ پنٛنٮ۪ن ٹٮ۪نٛٹَن منٛز شۄنٛگنہِ اَسہِ ٲسۍ ترٛےٚ ٹٮ۪نٛٹ سۭتۍ زٕ زٕ ترٛےٚ ترٛےٚ نفر ٲسۍ أکِس أکِس ٹٮ۪نٛٹَس منٛز ٹوٹَل ٲسۍ أسۍ اے ٲٹھ نفر سۭتۍ اَسہِ سۭتۍ ٲسۍ گُرۍ وٲلۍ تہِ سۭتۍ شامَس گوٚو یوٗتاہ موسم خراب گَگراے چھِ وٕزمَل چھےٚ گژھان کہِ أسۍ ٲسۍ سِلیٖپِنٛگ بیگَن منٛز شۄنٛگِتھ شامَس چھُس بہٕ وٕچھان کہِ ٹٮ۪نٛٹ ہیوٚتُن گۄبُن یہِ ہیوٚتُن بۄن بۄن وَسُن ٹٮ۪نٛٹَس أنٛدرٕ چھِ أسۍ شۄنٛگِتھ تہٕ مگر نَنیو نہٕ تَمہِ وِز کینٛہہ کہِ یہِ کیٛاہ دٔلیٖل چھِ یہِ کیٛازِ گۄبیو ییٚلہِ مےٚ پَتہٕ اَتھ لوگ ٹٮ۪نٛٹَس تہٕ تَمہِ وِز اوس شیٖن پیوٚمُت اَتھ پٮ۪ٹھ یہِ اوس گۄبیمُت واریاہ زیادٕ یہِ ٹٮ۪نٛٹ تہٕ مےٚ ووٚن باقٕیَن یِم مےٚ سۭتۍ نفر ٲسۍ تِمَن دوٚپ مےٚ یا شیٖن ہا چھُن شیٖن چھُن لوگمُت یِتھ کٔنۍ شیٖن چھُ واریاہ زیادٕ پیٚومُت تِمو دوٚپ یا وۄنۍ کیٛاہ ہیٚکو وٕنکیٚن کٔرِتھ راتُک ٹایم چھُ یہِ وۄنۍ بَنہِ تہِ وۄنۍ بَنہِ صُبسٕے صُبَس ییٚلہِ أسۍ ؤتھۍ اَسہِ اوس لگ بگ اَکھ فٹہٕ ڈۄڑ فٹہٕ شیٖن پیٚومُت تہٕ اَسہِ دوٚپ تھٔیِو سا أسۍ پھَسے وۄنۍ تہٕ وۄنۍ ہیٚکو نہٕ ہیٚور کُن کھٔسِتھ کِہیٖنۍ اَسہِ ٲسۍ تھوڑا سٮ۪مپٕلِنٛگ کَرٕنۍ مگر یُس اَسہِ بیٛاکھ ٹیٖم لیٖڈَر اوس تٔمۍ دوٚپ أسۍ چھِ یوٗتاہ دوٗر آمتی تہٕ وۄنۍ ہیٚکو نہٕ ژھوٚرُے گٔژھِتھ ییٚتہِ پٮ۪ٹھ کینٛہہ تَتہِ گژھِ پرٛابلِم اِسلیے کَرو أسۍ کٲم أسۍ کھَسو شیٖن اوس واریاہ زیادٕ شیٖن اوس وار یوٗتاہ زیادٕ کہِ کھۄر ٲسۍ اوٗرۍ گژھان شیٖن سٕے منٛز یِتھ کٔنۍ زٲنِتھ تِتھ کٔنۍ زٲنِتھ درٛاے أسۍ تہٕ أسۍ کھٔتۍ تور تام گٕلیشَرَس تام اَسہِ گٔے واریاہ زیادٕ پرٛابلِم ترٛےٚ گٲنٛٹہٕ چھِ تور لَگان اَسہِ لٔگۍ شیٚے گٲنٛٹہٕ تَتہِ تہِ آے نہٕ کٲم پَتہٕ کَرنہٕ تِکیٛازِکہِ تَتہِ اوس تَمہِ کھۄتہٕ زیادٕ شیٖن تہٕ پَتہٕ ؤتھۍ أسۍ تورٕ واپَسٕے تہٕ کٲم تہِ اندے نہٕ کِہیٖنۍ تہٕ اَلٹٕمیٹلی گٔے کٲم تہٕ وٲتۍ أسۍ بیٚیہِ ٹٮ۪نٛٹَس منٛز تَتہِ لوگُن راتَس بیٚیہِ شیٖن صُبحس کھٔتۍ پَتہٕ گُرۍ وٲلۍ اَسہِ بَچاونہِ تِمو دوٚپ ہے اَسہِ وُچھ کالہٕ چھُ شیٖن ویٖن پیٚوان واریاہ پَتہٕ کوٚر تِمو اَسہِ تھوڑا ہیٚلٕپ وغیرہ ریپ اَپ کَرنَس سامان وامان تہٕ تِمو دیُت اَسہِ واریاہ زیادٕ مَدد تَمہِ سۭتۍ تہٕ پَتہٕ وٲتۍ أسۍ واپَس تَمے دۄہ